وعلیکُم اسلام الحَمدُالِلّہ تُہۍ چھِو حظ ٹھیٖک اچھا تُہۍ کٔم حظ چھِو

آ بِلکُل بِلکُل اہن حظ کیٛاہ گَوس اچھا پھُٹمٕژ چھا موبایِل کُس ہیٛوٗ حظ چھُ اچھا اچھا ٹھیٖک ریٹ آے اَمہِ برٛوںٛٛہہ چھُو حظ کھُلومُت زانٛہہ

آ ڈِسپٕلیے حظ بَنہِ ڈِسپٕملیے حظ بَنہِ ڈِسپٕلیے حظ گَژھو تۄہہِ ترٛے ساس بِلکُل بِلکُل آرجِنل نہ حظ نہ بِلکُل آرِجنل آسہِ اِنشاء اللّہ تَتھ دِمہٕ بہٕ گارَنٛٹی حظ سُہ حظ گَژھِ زٕتوٚوُہ شیٚتھ

اسہِ حظ چھُ شاپ کۄپوارا مین مارکیٚٹ تُہۍ کَتہِ حظ چھِو روزان کوتاہ دوٗر حظ

آ بِلکُل بہٕ چھُس لَگاوان ڈِسپٕلیے کَنسیشیٚن یہِ چھُ آرِجنل ڈِسپٕلیے اَتھ منٛز چھُنہٕ تیٛوٗت بَچان کِہیٖنٛۍ مےٚ وَنیاے تۄہہِ اَصٕل ریٚٹ تُہۍ ہیٚکِو کُنہِ تہِ جاے وُچھِتھ مارکیٚٹَس منٛز ٲں اَمہِ لَگہِ نہٕ تیٛوٗت کِہیٖنٛۍ تُہۍ یی زیٚو دُکانَس پیٚٹھ تُہۍ نِیوٗ موبایِل سۭتۍ اَتھَس کیٚتھ حظ تُہۍ یی تُہۍ چھِو حظ گَری آسان دۅہَس تُہۍ حظ یی زیٚو ژور بَجے بٲگۍ یی زیٚو تُہۍ اہن حظ آ کِنہٕ ٹایِم چھُنہٕ حظ تِتھٕ پٲٹھۍ کیٚنٛہہ آ بِلکُل بِلکُل وارَنٛٹی منٛز دِمو اگر ڈِسپٕلیے آسہِ کِہیٖںٛی بہ بہٕ رَٹو واپَس تۄہہِ پوٚنٛسہٕ کَرو واپَس تۄہہِ تلہٕ حظ تام کیٚنٛہہ آ بِلکُل آ اِنشاء اَللّہ تُہۍ یی زیٚو صُبحس تہٕ تۄہہِ دِمو ڈِسپٕلیے لٲگِتھ آرام سان تُہۍ ہیٚکِو پانٛژھ بَجے تہِ یِتھ ٲٹھ بَجے تانۍ چھِ آسان یلہٕ آ بَلکُل ٲٹھ بَجے تانۍ آسان ییٚتی اہن حظ تُہۍ ہیٚکِو آرام سان یِتھ بِلکُل حظ آرِجنل تۄہہِ دِمو گارَنٛٹی حظ ییٚلہِ نہٕ آرجنل آسہِ کیٚنٛہہ پوٚنٛسہٕ واپَس پھُٹنَس چھَنہٕ گارَنٛٹی آسان کیٚنٛہہ ژٕ دِکھ دٲرِتھ تہٕ تَتھ کیٛاہ کَرو باقٕے حظ گارَنٛٹی اِنشاء اَللّہ ڈِسپٕلیے کالٹی آسہِ زَبَردَست ڈِسپٕلیے کالٹی آسہِ زَبردَست اِنشاء اَللّہ تُہۍ یی زیٚو صُبحس آ اِنشاء اَللّہ تُہۍ یی زیٚو صُبحس بہٕ دِمہٕ ترٛٲوِتھ چَلو ٹھیٖک چھُ اسلام علیکُم